سٲنِس علاقَس کومنِٹی منٛز چھُ اکھ ریٚلِجَس اَسہِ مطلب پنٛنِس مُسلِم ریلِجَنَس منٛز چھِ أسۍ اَکھ لیٖڈَر تٔمِس چھُ ناو مُفتی شبیٖر سُہ چھُ واریاہ اَصٕل نیک سُہ چھُ مطلب قۄران زانن وول سُہ چھِ اَسہِ ہَر مےٚ تہٕ بیٚیہِ ہر مِیانہِ فَیملِی مطلب ہر کُنہِ اَنٛداز منٛز ہیٚلٕپ کَران چاہے جیسے چھُ سُہ اسہِ نَصیٖحَتھ کران کہِ کِتھ پَزِ ماشرَس منٛز بِہُن اَسہِ کٕتھ کٲٹھۍ بہٕ وۄتھُن بِہُن اَسہِ کٲم مَینٲرٕس گُڑ مَینٲرٕس چھُ اَسہِ ہیٚچھناوان اَسہِ کٕتھ کٲٹھۍ پزِ لُکَن سۭتۍ کَتھ کَرٕنۍ لکٹؠن سۭتۍ کَتھ کَرٕنۍ بَڑؠن سۭتۍ تٔمۍ سُنٛد یُس رول چھُ سُہ چھُ سانہِ فَیملِی تہٕ مےٚ پؠٹھ لَگ بَگ واریاہ زیادٕ کیازکہِ تٔمۍ سٕنٛد طٔریٖق تٔمۍ سٕنٛز کَتھٕ چھِ اَسہِ ہمیشہِ پؠوان یاد سُہ چھِ اَسہِ مطلب ہَیبِٹ رٕتۍ رٕتۍ ہَیبِٹ چھُ اَسہِ سُہ ہیٚچھناوان رٕتۍ رٕتۍ طٔریٖقہٕ أسۍ کِتھ کٔنۍ چھِ کَتھ کَرٕنۍ اَسہِ کِتھ کٔژ چھِ پَنٕنۍ ریٚلِجَس یِم چھِ آسان اَسہِ فیسٹِوَل یا اَسہِ چھِ باقٕے کینٛہہ ڈیوٗٹیٖز جیسے کہِ نِماز پٕریَر چھِ اَسہِ پَرٕنۍ سُہ کِتھ کٔژ چھِ پَرٕنۍ اَسہِ چھِ تٔمۍ ہیٚچھنٲومٕتۍ مطلب پَنُن رِلِجَن کِتھ کٔنۍ چھِ اَسہِ پَکُن چھُ پَنٕنۍ ڈرٛؠس اَپ کَرُن سُہ چھِ أسۍ واریاہ زیادٕ تِمو ہیٚچھنٲیمٕتۍ تِمو چھِ اَسہِ تِہنٛدۍ سۭتۍ چھِ اَسہِ واریاہ زیادٕ اِمپیکٹ سانہِ لایفہِ منٛز پِیوٚمُت